اگر أسۍ وٕچھو ٹوٗرسٹ جاے سانہِ اٮ۪رِیاہس نزدیٖک یۄس چھِ سۄ ہَسا چھِ مانسبل مانسبل ہَسا چھِ سانہِ گامہٕ نِش ترٛےٚ کِلوٗ میٖٹر دوٗر ییٚلہِ زن یہِ مین ڈِسٹِک گانٛدربل پٮ۪ٹھ ہَسا چھِ یہِ بَہہ کِلوٗ میٖٹر دوٗر مانسبل ہَسا چھِ اتھ ہَسا چھُ اکھ لیک جھیل ییٚمِس أسۍ وَنان چھِ جھیل یُس چھِ سۄ ہسا چھِ سارِی کھۄتہٕ سرٛوٚن یِوان مانںہٕ اِنڈِیاہس منٛز اَتہِ ہَسا سا چھُ اکھ پوش تَتھ چھِ أسۍ وَنان لوٹس سُہ تہِ ہَسا چھُ فٮ۪مس اَتہِ یُس ہَسا مانسبل چھِ اَتہِ ہَسا چھِ ٹوٗرسٹ یِوان ؤری کِس ؤرَیس یعنی کہِ وارِیاہو جایو پٮ۪ٹھٕ چاہے تِمہٕ باقیو ڈِسٹِکو پٮ۪ٹھ ٲسۍتن یا باقیو سِٹیٹو پٮ۪ٹھ ٲسۍتن یا باقیو کنٹرٛیٖیو پٮ۪ٹھ ٲسۍتن یِم تہِ سِیاح چھِ آسان تِم ہسا سا چھِ یِوان تِم ہَسا چھِ یور یِوان تہٕ کَران ہَسا چھِ اٮ۪نجاے یُس ہَسا یہِ چھِ مانسبل اتھ ہَسا چھِ اکھ پارک پارکس نزدیٖک چھِ اَتہِ اکھ جھیل سُہ ہسا چھِ ساروی کھۄتہٕ سرٛوٚن یِوان واریِہَو سرٛوٚن چھِ سُہ جھیل اَتہِ ہسا چھِ اکھ لُطف یِوان نظارٕ چھِ اَتہِ وارِیاہ اصٕل اکھ نظار چھِ بیٚیہِ چھُ اتھ أتی فرٛٮ۪نٛٹَس چھِ اَتھ بوڈ بال ہسا چھِ اَمیُک یعنی کہِ مَزٕ ہَسا چھُ یِوان تتھ بالس وُچھنس یہِ ہَسا چھِ أتی یِوان نزدیٖک لبنہٕ بال بال چھِ یِوان اتھ پارکہِ نزدیٖک لبنہٕ